کٲشرِس منٛز چھِ مےٚ واریاہ زیادٕ پَسَںٛدیٖدہ شٲعر یَتھ منٛز رسول میٖر حبہٕ خوتوٗن محموٗد گٲمی مہجوٗر چھُ یِمو ساروی منٛز چھُ مےٚ پَسَنٛدیٖدہ رسول میٖر یُس یہِ رسول میٖر چھُ یہِ چھُ اَننت ناگ کِس اَننت ناگ ڈِسٹِرٛکَس منٛز أکِس گامَس منٛز روزان اوسمُت یَتھ گامَس ناو چھُ ڈوٗروٗ شاہ آباد یہِ چھُ مےٚ پَسَنٛد تِکیٛازِ یہِ اوس عشقَس تہٕ صوٗفیانَس مُتعلق شٲعری کَران بیٚیہِ چھُ أمۍ کٲشِر زَبان واریاہ برٛونٛٹھ تہٕ زِنٛدٕ تھٲومٕژ واریاہ زیوٗ برٛونٛٹھ پَکنٲومٕژ تہٕ زِنٛدٕ چھَن تھٲومٕژ بیٚیہِ چھُ أمہِ سٕنٛز اَ أمۍ چھِ اَکھ کِتاب لیٖچھمٕژ کٲشرِس منٛز ییٚمیُک ناو کَلام چھُ کَلام چھِ مےٚ واریاہ زیادٕ پَسَنٛد یہِ کِتاب تِکیٛازِ تَتھ منٛز چھُ واریاہ عشقی تہٕ صوٗفی شٲعری تٔمۍ لیٚچھمٕژ دَرٕج کٔرمٕژ تہِ یا زَن وٕنۍکٮ۪ن بہٕ پہ وٕنۍکٮ۪ن تہِ پَران چھُس بیٚیہِ چھِ اَکھ غزل أمۍ سٕنٛز یَس زَن رِنٛدٕ پوشہٕ مالہٕ گِنٛدنے درٛایہِ ییٚلہِ بہٕ عام دوٚہَن منٛز بوزان صُبحَن تہٕ شامَن چھُسن بوزان آسان بیٚیہِ چھُ رسول میٖرُن أمۍ علاوٕ واریاہ زیادٕ غزل خاص کَر واریاہ زیادٕ غزلہٕ تہِ لیٚچھمٕژ یِم بہٕ وٕنۍکٮ۪ن تہِ بوزان تہٕ لُکَن منٛز باوان چھُس آسان یہِ چھُ مےٚ واریاہ زیادٕ پَسَنٛدیٖدہ رسول میٖر